السلام علیکم ورحمۃ جِناب مےٚ چھُ ناو شاکِر احمد اَسہِ حظ چھُ پانٛژھ ٲٹھ نفر أسۍ چھِ روزان ییٚتہِ حظ عالم گڑھ شوپین اسہِ چھُ پٕلین کوٚرمُت زِ أسۍ ہسا گژھو اکھ پِکنِک اکھ ایٚکٕسکرشن کرو أسۍ فیملی پِکِنِک چھُ یہِ یَتھ منٛز زن أسۍ لگ بگ قریبن دہ باہہ نفر چھِ اَمہِ خٲطرٕ کَریو مےٚ تۄہہِ اَمہِ موٗجوٗب فون زِ مےٚ دوٚپ بہٕ ونہو تۄہہ یہِ زِ مےٚ چھِ اَمہِ خٲطرٕ گٲڑ اکھ ضروٗرت تہٕ وَن ٲسۍ مےٚ أتھۍ مُتعلِق ایٚنکویٚری زِ تُہۍ ؤنتو مےٚ زِ گٲڑ گژھ اَسہِ اَتھ کوٗتاہ چھُو تُہۍ ہیوان کِراے کیاہ ہییو تُہۍ کۭتِس ٹایمَس پٮ۪ٹھ ہیٚیو تُہۍ یِتھ کٲٹھۍ چھُ اَسہِ ارادٕ أسۍ گژھُن دۄن دۄہن چھُ اسہِ شادرہ شریف تہٕ یُس زَن أسۍ گژھو مَگر پیٖر کی گٔلی کِنۍ مغل روڈ پٮ۪ٹھ اَمے خٲطرٕ کَرے مےٚ فون اَگرأسۍ دہ نَر گژھو دہن نفرَن چھُ اَسہِ گٲڑ چھِ أسۍ وَنان یا گژھِ اَسہِ آسٕنۍ تَویرا یا گژھِ آسٕنۍ انووا پریفرنٛس چھےٚ اَسہِ ویٚژھان اِنووا گژھِ آسٕنۍ سۄ چھِ واریاہ کمفرٹیبل گٲڑ تہٕ اَسہِ چھِ اَتھ منٛز کیٚنٛہہ بُزارٕگ تہِ سۭتۍ تمہِ سبہٕ ٲسۍ أسۍ دپان اِنوواہٕے گژھِ آسٕنۍ اَتھ لَگن اَسہِ لگ بگ اور زٕ یا ژور دۄہ زٕ پٮ۪ٹھ ژور دوہ تام میکسِمم لَگن ژور دۄہ مِنِمم لَگن زٕ دۄہ تُہۍ ؤنۍ تو اَسہِ اَگر تُہۍ دۄن دۄہَن یِیو تُہۍ کیاہ کِراے ہیٚیو اَگر تُہۍ ژورن دۄہَن یِیو تہٕ تُہۍ کیاہ کِراے ہیٚیو تہٕ یِم اَسہِ ٹوٹل چھِ دہ نَفر دہن نفرَن منٛز چھِ اَسہِ ترے بُزرٕگ تَتھ منٛز چھِ دادی تَتھ منٛز چھِ آنٛٹی تَتھ منٛز چھُ دادا بیٚیہِ چھِ اَتھ منٛز بَچہٕ ژور تہٕ یِم آیہِ ٹوٹل سَتھ بیٚیہِ چھِ ترے جوانے تِمن ہُنٛد چھُ نہٕ زیادٕ مَسلہٕ کیٚنٛہہ مَگر اکھ چیٖز چھُ یُس زَن تُہۍ اَسہِ کیب یا تَویرا یا اِنووا دیو کاںہہ گٲڑ دِیو تَتھ گژھِ آسُن ڈریور گژھِ آسُن بَڑٕ بہتر ڈریور یُس زَن اَصٕل پٲٹھۍ پَکہِ آرام سان پکہِ کانٛہہ رِسٕک نی نہٕ کانٛہہ پریشٲنی تھونہٕ اَسہِ کِہینۍ تہِ پانہٕ تہِ واتہِ آرام سان اَصٕل پٲٹھۍ تہٕ اَسہِ تہِ واتناوی آرام سان وۄنۍ ٲسۍ مےٚ أتھۍ مُتعلِق تۄہہِ سۭتۍ کَتھ کَرٕنۍ بہٕ اوسُس دَپان تُہۍ ؤنۍ تو مےٚ تُہۍ کوٗتاہ کِراے ہیٚیو أکِس دۄہَس کیاہ چھِو تُہۍ ہیوان تہٕ تَمے حِسابہٕ ؤنۍ تو اَسہِ تُہۍ ژورَن دۄہَن کیاہ ہیٚیو یا اَگر أسۍ دۄن دۄہَن گژھو تہٕ دۄن دۄہَن کیاہ ہیٚیو یہِ ہَن چھ اکھ دِمہو تۄہہِ أسۍ اکھ چیٖز یورے زِ یُس تۄہہِ وَتہِ سَفرس دوران کھٮ۪ن چٮ۪ھن لَگوٕ مَثلَن بَتہٕ لَگوٕ تۄہہ چاے لَگہِ کھیٚیِو چاے چییِو تُہۍ بَتہٕ کھیٚیِو تُہۍ یہِ چھُ اَسہِ یہِ دِمہو أسۍ تۄہہِ پَنٕنہِ طرفہٕ اَتھ منٛز چھُو نہٕ تۄہہِ تَتھ سۭتۍ کِہینۍ یہِ گوٚو سانہِ طرفہٕ تۄہہِ فری آ اکھ چیٖز چھُ کُنہِ جایہِ باسہِ آرام کَرنٕچ ضروٗرت وَتہِ رُکنٕچ ضرورت تھکو یا بیٚیہِ کیٚنٛہہ تَمہِ ساتہٕ گژھِ آسُن ڈریور گژھِ تَمہِ آیہِ آسُن کہِ زِ یِمِس زَن تھوڑا برداشت تہِ آسہِ یُس وقتس پٮ۪ٹھ وَنہٕ ہوس رُکہِ شریٖف پَہن ڈریور گژھِ آسن تِکیازِ یہِ چھُ سَفر زیٖوٗٹھ تہٕ زیٖٹھِس سَفرَس پٮ۪ٹھ گژھِ آسُن بَڑٕ اَصٕل نَفر تہٕ گٲڑ تہِ گژھِ آسٕنۍ بَڑٕ کمفٲٹیبٕلۍ گاڑِ گژھِ نہٕ کانٛہہ پرابلِم ورابلِم آسنۍ کِہینۍ تِکیازِ اس وَتہِ منٛز اَگر گاڑِ کانٛہہ اِشوٗ آسہِ تَمہِ سۭتۍ گژھو أسۍ دہ نَفر باہہ نَفر سَفر سُہ چھُِنہٕ أسۍ یژھان کیٚنٛہہ پۄنٛسہٕ دِمہو تۄہہِ أسۍ سُہ چھُ نہٕ کٕہینۍ تہِ ٹینشن ڈریورَس واتہِ ٹِپ تہِ سۄ گٔیے تٔمِس سانہِ طرفہٕ سۄ پَریشٲنی تہِ چھَنہٕ کیٚنٛہہ تہٕ یورٕ چھُ اَسہِ گژھُن مَگر مۄغل روڈ کِنۍ تورٕ یِمو أسۍ واپَس جموں کِنۍ مۄغل روڈ شوپین پیر کی گٔلی اَپٲری تَرو أسۍ شادراہ شریٖف تورٕ چھُ اَسہِ واپَس تَرُن جعمۍ کِنۍ جعمۍ کِنۍ یورٕ تَرو یَپٲر رام بن کِنۍ بانہِ ہال قاضی گونڈ تہٕ کۄلگام تہٕ واپَس شوپِین یِہوے چھُ سون روٗٹ اَتھ ؤنۍ تو تُہۍ وۄنۍ کیاہ کِراے ہیٚیو تُہۍ کیاہ چھِو تُہۍ کِراے ہیٚوان کیاہ چھُ تہنٛز ٹرمٕز ایڈ کنڈِشیٚنٕز تِم ؤنۍ تو تُہۍ اَسہِ سانہِ ٹرمٕز ایڈ کنڈِشیٚنٕز چھِ یِمے یِم اسہِ تۄہہ وَنہِ باقٕے ڈریورَس دِمو أسۍ آرام تٔمِس دِمو أسۍ کھٮ۪ن چٮ۪ن سُہ چھُ نہٕ کانٛہ فِکر تہِ سُہ گوٚو سانہِ طرفہٕ تٔمِس فری ٹِپ دِمو تٔمِس أسۍ پَنٕنہِ پٲٹھۍ یِتھ پٲٹھۍ أسۍ باقٕے نَفر آسو تِتھ کٔنۍ آسہِ تُہُنٛد ڈریور تہِ اس لیے وَن ؤنۍ تو تُہۍ اَتھ پٮ۪ٹھ اسہِ کوٗتاہ کِراے وِراے چھےٚ اَسہِ دِنۍ کیاہ حِساب کِتاب چھُ تُہُنٛد